السلام اَہن حظ شُکُر خۄدایس کُن سر ٹھیٖک چھُو حظ آ مےٚ حظ پہچانمو آواز تُہنٛز سر ایٚکچُؤلی حظ أسۍ حظ ٲسۍ اوترٕ پٮ۪ٹھ گَرِ تھوڑا آوٕر اَکھ ٲس بٮ۪مار دٲری تہٕ بیٚیہِ ٲسۍ أسۍ مَکان بناوان تمے موٗجوٗب حظ نَہ بہٕ حظ یِمہٕ وۄنۍ کنٹِنو بہٕ حظ یِمہٕ وۄنۍ اِنشاء اللہ کنٹِنو صبحٕکۍ پٮ۪ٹھ حظ یِمہٕ بہٕ کنٹِنو اَدٕ حظ آدٕ حظ آدٕ حظ